پُلوامہِ کِس ڈِسٹرکَس منٛز چھ وارِیاہ لُکھ وارِیاہَن قٕسمَن ذٔریعہٕ پَنُن روزگار پَکناوان یا یتھ منٛز ساروٕے کھۄتہٕ بہتٔرین یُس یُکُن سٲری لُکھ چھِ پَکان سُہ چھِ کاشتہٕ کٲری کَرن یتھ منٛز تِم سیفہٕ سیفران سیفرانُک کٲشتہٕ کٲری چھ کَران ژونٹٮ۪ن ہٕنٛدۍ کٲشتہٕ کٲری یا باقٕے سَبزی فَروخت سَبزی ہنٛد کٲشتہٕ کٲری کَران تہٕ تمہِ سۭتۍ پَنُن روزگار پَکناوان تہِ امہِ سۭتۍ چھِ پیٚو وارِیاہ سٲنِس ماشیَتس منٛز گوٚو بڑاو یُس بیاکھ یتھ سارنی کھۄتہٕ خاص چھِ یِم پَنُن روزگار پَکاناوان سُہ چھِ باغ بٲنی وارِیاہ زیادٕ یِم تہِ نَوجَوان چھِ تِم چھِ باغ بٲنی کَران یا

ڈونٮ۪ن ہُنٛد ڈونٮ۪ن ہُنٛد باغ بٲنی کَران پَتہٕ تمکُے ٹریڈ کَران تہٕ پَنُن روزگار پَکناوان وارِیاہ نَوجَوان چھ گورمیٚنٹ جاب تہِ کَرَن تہٕ پَتہٕ پَتہٕ پَننہِ ہیٚلٕتھ سِنٹَرَن منٛز یا تہٕ تعلیمی اِدارَن منٛز پَنُن روزگار پَکناوان وارِیاہ کَم کَم لُکھ چھِ تِم چھِ لَکُٹ مَکُٹ بِزنٮ۪س کَران سِٹاٹ یا رِٹیل شاپ آسان تِمَن منٛز یا ٲڑۍ چھِ ٹیٚکسی ڈیوَر آسان یا بَس ڈیوَر تہٕ پَنُن روزگار پَکناوان